ییلہِ أسۍ اینڈین مارکٮ۪ٹچ کَتھ کَران یا جاب مارکٮ۪ٹچ کَتھ کَران یِم اینڈیاہس منز روزان چھِ أسۍ چھِ وٕچھان ہَر ؤری چھِ نیران لَچھ بٔدۍ لٔڑکہ یِمن ڈگری حٲصل چھِ گژھان مگر کینٛہہ لٔڑکَن چھِ آسان یِمن چھُ آسان سِکٕل یِمن ہُنَر چھُ آسان یِمن پَتہٕ جاب چھِ مِلان واریاہ لٔڑکہ چھِ تِم یِم تِم وَجہ کہ زورس پیٹھ چھِ پیوان پَتھر وٕنکین کِس دورس منز چھِ لٔڑکہ ساروِیو کھۄتہ بٔڑ بارٕ چیز فیس کَران سُہ گوٚو یوہے أمس چھِنہ سِکِل آسان کیٚنٛہہ امہِ وجہ سۭتۍ چھُنہ أمس جاب مِلان کیٚنٛہہ یوتام میون نَظریا چھُ یہِ چھُ ساروِیو کھۄتہٕ بوڑ بارٕ ریٖزن ییٚمہِ سۭتۍ اکھ شُر چھُ وونکٮ۪نس فیس کَران